گامَن مَنز یِم تہِ لُکھ چھِ تِم چھِ یُس تِمَن یہِ گِندُن وِندُن کٲم چھِ آسان زیاد پَہمَت چھِ تِم کِرکَٹے گِندان کِرکٹ بیٹ بال یتھ وَنان چھِ سۄ چھِ یِمَن لٔڑکَن چھِ پَسَنٛد تہِ آسان زیاد پَہمَتھ سُے گیم سُے یہِ گِندُن تہٕ ییٚمہِ ساتہٕ یِمَن ٹایم چھُ بَچان یِم بَچہِ یا لۄکٕٹۍ یا بٔڑۍ چھِ آسان یا چھُٹی ٲستَنَکھ کُنہِ دۄہہ آتھوارِ دۄہہ یِم چھِ پَنن بیٹ بال صُبحٲے تُلان تہٕ نیران گِنٛدنہِ یا تہِ یِن تورٕ اَکہِ بَجہِ بَتہٕ کھیٚنہِ گَرٕ یا نَتہٕ بہتَن دۄہَس توٗرۍ امہِ اَپور چھِ گیم یِمَن بیاکھ فُٹ بال فُٹ بال تہِ چھ یِمن خٲطرٕ واریاہ اصل یِمَن گامَس مَنٛز یِم چھِ سُہ تہِ چھِ یِم گِندان گَژھان کُنہِ جایہِ مٲدانَس مَنز لاگَان تَتس گِندن یا چھُٹی وُٹی دۄہ چھُکھ آسان تہٕ باقی پرۍوٕنۍ بَچہِ تِم چھِ گَژھان تَتھ گِنٛدنہِ فُٹ بال یہِ والی بال والی بال تہٕ فُٹ بال پھٹ بال یِم چھِ دۄنوَے واریاہ اصل گیمہٕ پھُٹ بال تہِ تہٕ والی بال تہِ چھِ گِندنہٕ چھِ چھِ یِوان یِمہٕ بیٚیہِ چھُ یِوان یِم بیٹ بال گِندنہٕ کِرکَٹ یِوان گِندنہٕ تمہِ بَغٲر چھِ أسۍ گِنٛدان لٔٹھکی لٔٹھِس یَتھ ونان أسۍ لٔٹھکی لوٚٹھ ٲسۍ گِنٛدان لوٗ ڈَنڈٕ ہنا اکھ ٲسۍ اَنان بیٚیہِ ٲسۍ لۄکٹ لوٚٹھ بَناوان ہوٚتھ لٔٹھکی لٔٹھِس تہٕ گِندان ٲسۍ تہٕ تھوڑا ٲسۍ زمیٖن پَہمَتھ کھَنان بَناوان دۄبَے ہیوٗ تتھ بیٚیہِ أسۍ تھاوان لوٚٹھ پَتہٕ ٲسۍ لَگاوان سُہ پَتہٕ ٲسۍ پیٚوان سُہ سُہ اوس گۄڈنیٚتھ واریَہَن گامَن مَنٛز أس سُہ گیم گۄڈٕ یہِ آز تہِ چھنہٕ آز تہِ چھِ مَشہوٗر تہٕ تیٖتیاہ چھِ کانٛہہ کانٛہہ چھ گِندان تِتھ کنۍ چھُِ نہٕ گِندان بیٚیہِ اوس مِٹھوٗ مِٹھوٗ کیاہ اوس آسان کانٛہہ پول یا کٲنٛسہِ تھاوان یہِ مِٹھوٗ کَرنَس خٲطر ہورٕ ٲسۍ بالہِ سۭتۍ کَڈان بیٹہٕ سۭتۍ کَڈان بالہِ شاٹ پَتہٕ ٲسۍ کَران کٲم پَتہٕ اوس پیٚوان آسان کَرُن مِٹھوٗ اوس آسان پیٚوان کَرُن تتھ پولَس یُس تھوومُت چھُ آسان یوٚتام ہور اوس یُس بال اوس لگاوان سُہ اوس تٔمِس لَگاوان بال سُہ اوس نہٕ تٔمِس دِوان مِٹھو کَرنہٕ کینٛہہ سُہ ٲسۍ دِوان ییٚمِس تٔمۍ سٕنٛز کوٗشِش ٲس آسان یہِ گَژھِ گۄڈنیٚتھ اَوُٹ گَژھُن یہِ گَژھِ نہٕ مِٹھوٗ کَرٕنۍ کِہیٖنۍ یِتھے کنۍ چھِ واریاہ واریاہ گیمہٕ کوریٚن ہٕنٛد خٲطرٕ تِم ٲسۍ بَتہٕ شارَس گِندان بَتہٕ شار یِم اَنان نِک نِک چیٖز اَنان یِمَے گِندَن چیٖز تمنے گِندان وِش اَمروٗدَس گِندان وِش اَمروٗدَس مَطلَب گوٚو چھِ یِتھ کنۍ دورنَس چھ گِندان تِتھے کنۍ چھِ وِش اَمروٗدَس تہِ گامَن مَنٛز چھِ یِم کورِ زیادٕ یِمَن گِندان اکھ أکِس پَتے دوران یُتھُے ہیٚوان چھِ تٔمِس ہُہ یُس پَتے دورَن وول رَٹُن تیُتھُے چھُ سُہ کٲم کَران بیٚہوان پَتھَر کَران مِش ییٖتِس کالَس باقیَن چھُ پَتے دوران ہُہ چھُ وۄتھان تھوٚد یُتھُے امس باسان چھُ بہٕ نیوہَس آو مےٚ ہَسا ہیٚکَن اَوُٹ نِتھ سُہ چھُ کَران مِشہِ بہوان پَتھَر تِتھ کنۍ چھُ نہٕ پَتھَر بِہِتھ اَوُٹ گَژھان کِہیٖنۍ وۄنۍ ییٚلہِ تٔمِس وۄنۍ ییمِس اَوُٹ چھِ نِوان کانٛہہ کھڑہے ییٚلہِ ییٚمِس کٲنٛسہِ اَوُٹ نِن پَتہٕ چھُ ہیٚکان سُے لٲگَتھ روٗزِتھ تہٕ پَتہٕ چھُ سُے باقیَن پَتہٕ دوران تِتھے کنۍ چھُ سیم پَتہٕ ییٚمِس باسان چھُ بہٕ گووُس اَوُٹ سُہ چھُ بہوان پَتھَر وۄنۍ اگر اَلگٲبنَس مَنٛز کانٛہہ اَوُٹ گَژھِ سُہ چھُ روزان پَتہٕ لٔگِتھ